فیمس سینیما تھیٹر یُس چھُ سُہ چھُ سری نَگرس منٛز سُہ چھُ واریاہ اَصٕل بوٚڑ سینیما تھیٹر تِکیٚازِ تَتہِ چھِ واریاہ ییٚلہِ تَتہِ شوٗٹنٛگ چھےٚ شروٗع گژھان تَمہِ سۭتۍ چھُ واریاہ مَزٕ لَگان مےٚ چھِ تَتہِ ییٚلہِ بہٕ موٗوی وٕچھنہِ تور گٔیَس تَتہِ چھُ آرٹِسٹ کَران پَنُن رول پلے اَلگ پروڈیوسر چھُ پَنُن رول کَران الگ تَتہِ چھِ آسان الگ الگ یِم رول پلے چھِ تَتہِ واریاہ کَران تَمہِ سۭتۍ چھُ سہُ چھُ سُہ چھُ واریاہ بوٚڑ سیٚنیما تھیٹر سری نَگرس منٛز بہٕ چھَس تور یٚژھان گژھُن تِکیٚازِ تَتہِ چھَس بہٕ یژھان وِواہ فِلم وٕچھِنۍ ییٚمہِ ساتہٕ سۄ وِواہ فِلم رلیٖز چھےٚ گژھان سۄ چھےٚ واریاہ اَصٕل فِلم آسان تَتھ چھُ مَزٕ لگان واریاہ سُہ چھُ تَتھ منٛز واریاہ اَصٕل رول پلے کَران شاہد کفور تَتھ چھِ پروڈیوسر آسان الگ الگ